سٲنِس علاقَس منٛز چھِنہٕ أمۍ چیٖز زیادٕ کیٚنہہ ٹٮ۪مپٕل چھِنہٕ تَتہِ زیادٕ کیٚنہہ تہٕ مونومٮ۪نٛٹٕس تہِ چھِنہٕ سٲنِس علاقس کُن زیادٕ کیٚنہہ ہاں اَلبتہ یہِ چھُ پیٖر کی گلی چھُ تور چھُنہٕ یِتھ پٲٹھۍ اِجازت گژھنَس کیٚنہہ تور چھِنہٕ ہٮ۪کان أسۍ گٔژِتھ کیٚنہہ سُہ اکھ جاے چھِ یور أسۍ ہٮ۪کَو گٔژِتھ بیٚیہِ چھُ اِتھَے پٲٹھۍ چھِ بیٚیہِ کہِ لول لولبَس تَتہِ چھِنہٕ خاص چرچہٕ سٲنِس سایڈَس کِہیٖنۍ